مےٚ یۄس ساروی کھۄتہٕ پَسَنٛدیٖدہ کِتاب چھےٚ روٗزمٕژ سۄ چھےٚ مےٚ روٗزمٕژ یوٗ کین وِن یہِ چھِنہٕ مےٚ ؤنکٮ۪ن یاد تہِ تَتھ کُس چھُ آتھَر کُس چھُ تَتھ سۄ کِتاب چھِ مےٚ تیٖژاہ پَسنٛد تِکیازِ تَتھ پٮ۪ٹھ چھِ تِمَے تِم دٔلیٖل لیٚکھِتھ یِمو سۭتۍ اِنسانَس منٛز ہیٚچھان چھُ سُہ اِنسان زِندگی کِتھ پٲٹھۍ چھُ بَسَر آسان کَرٕنۍ سُہ چھُ تمہِ خٲطرٕ اکھ سبق اَکھ دِوان سۄ کِتاب سۄ چھے مےٚ واریاہ زیادٕ